اٮ۪جوکیشَن سِسٹَمَس متعلق چھُ کینٛہہ پازِٹِو پویِنٛٹٕز تہِ اور کینٛہہ منفی پویِںٛٹٕز تہِ نَگیٹِو پویِنٛٹٕز تہِ البتہ اگر أسۍ وٕچھو اٮ۪جوکیشَن سِسٹَم چھُ اَکھ أکِس حدس تام بلکل صحیح توٚتَن تام یوٚتَن تام یہِ أمِس بَچَس یِمَن بَچَن سۄ تعلیٖم دی یۄس اَکھ تعمیٖر یافتہ ذہن بَنایہِ یۄس سُہ ذہنَس کَرِ نشوٗنُما تِتھ کٔنۍ کہِ سُہ ذہن کِتھ کٔنۍ یی پَتہٕ سماجَس بکار سُہ کِتھ کٔنۍ یی اِنسٲنیتَس بکار اور تمہِ سۭتۍ کِتھ کٔنۍ ہیٚکہِ اَکھ اِنسٲنیتُک بہار ژۄپٲرۍ پَنٕپِتھ البتہ کینٛہہ چیٖز چھِ تِم یِم تٲ امہِ تعلیٖم سۭتۍ اگر غلط تعلیٖم دِمہوس غلط کیںہہ سٮ۪لبَس تھاوَو ییٚمہِ سۭتۍ اُہُنٛد یہِ دٮ۪ماغ بلکل ڈِگرٛیڈ گژھِ پَستہٕ گژھِ اور ییٚمہِ سۭتۍ یِم منفی اثرات تہِ پَتہٕ ماحولَس منٛز پیٚیہِ نہٕ یُس اٮ۪جوکیشنُک اَصٕل مقصد آسہِ ہا سُہ چھُنہٕ پَتہٕ پوٗرٕ گژھن کینٛہہ اور یِمَن گامَن منٛز پَزِ اٮ۪جوکیشَن پٲٹھۍ یِمَن گورمٮ۪نٛٹَس کَمپیوٗٹر لیبٕس کَرنہِ سٮ۪ٹَپ ساینَس لٮ۪باٹرٛی سٮ۪ٹَپ کَرنہِ اور اَصٕل اَصٕل ٹیٖچَر اَنٕنۍ تاکہِ یِم یِم گامٕکۍ لوٗکھ چھِ یِم ہٮ۪کَن اَصٕل پٲٹھۍ پٔڑِتھ اور کینٛہہ یِژھ تہِ ٹٮ۪کنالجی چھِ سۄ پَزِ یِمَن یوٗز استعمال کَرٕنۍ